ہٮ۪لو اَلسلامُ علیکُم تُہۍ چھُو حظ فایِر پٮ۪ٹھ آ ییٚتہِ حظ چھِ گامَس منٛز یَتھ گاسَس لوٚگمُت نار یور أنِو حظ اٮ۪مبُلٮ۪نٕس یہِ فایِر اٮ۪مبُلینٕس أنِو تہٕ یہِ کٔرِو ژھٮ۪تہٕ چلو اَدٕ حظ ٹھیٖک